اسلام علیکُم وعلیکُم سَلام تُہۍ چھِو حظ شَبنَم آچھا تُہۍ کیٛازِ چھو نہٕ سکوٗل یِوان بہٕ چھَس سکوٗل پٮ۪ٹھ تُہٕنٛدِ سکوٗل پٮ۪ٹھ سَبنَما مَیٚڈَم آ ٹھیٖک پٲٹھۍ تُہۍ چھُوا ٹھیٖک آچھا تُہۍ کیٛازِ چھِو نہٕ سکوٗل یِوان کٲم چھِ پٮ۪وان ترٛاوٕنۍ تۄہہِ چھِو ایٚٹینٛڈنٕس واریاہ کَم تُہۍ ہیٚکِو نہٕ اٮ۪کزام تُہۍ تُہۍ ہیٚکِو نہٕ اٮ۪کزام تہِ دِتھ تیٚلہِ تہِ پَزِ ہاوٕ تۄہہِ لیٖو ترٛاوُن ییٚتہِ ٲسۍ أسۍ ٲسۍ اَز ڈِسکس ڈِسکشَن ٲس تۄہہِ چھو واریاہ ایٹَنڈَنٕس کَم اَسہِ دَپیَاو أسۍ کَرو وۄنۍ تُہٕنٛدٮ۪ن پیرَنٹَن فون أسۍ دَپو تِمن بٔچی کیٛازِ چھَنہٕ سکوٗل یِوان کیٛازِکہِ تۄہہِ چھو بِلو سیٚوَنٹی پٔرسَنٹ نہَ نہَ سُہ چھُ اکھ اکھ دۄہ کٲنٛسہِ پٮ۪وان یا زٕ دۄہ کٲنٛسہِ پٮ۪وان تۄہہِ ووتوٕ اَز برابر ڈۅڈ رٮ۪تھ گرِی یہِ چھُنہٕ پٮ۪وان کَرُن تُہۍ یِتھٕ پٲٹھی کیٚنٛہہ ایٚکزام کَتہِ دِیِو تُہۍ ہیٚکِو نہٕ اٮ۪کزام تہِ دِتھ أسۍ ہٮ۪کو نہٕ ایٚگزام فارَم تُہُنٛد بٔرِتھ نہَ نہَ ہٮ۪کو أسۍ تۄہہِ ایٚگزام حالَس منٛز بیٚہنہٕ دِتھ کِہیٖنٛۍ نہَ اَسہِ اوس اَسہِ اوس أتھۍ پٮ۪ٹھ ٲس اَسہِ وُنکٮ۪ن میٖٹِنٛگ تُہۍ چھُو واریاہ لاپَرواہ یہِ چھُنہٕ پٮ۪وان کَرُن کیٚنٛہہ اَسہِ دپیٛاو أسۍ کَرو تُہٕنٛدِس پیرَنٛٹَن کَرو أسۍ تِمنٕے کَرو أسۍ فون أسۍ وَنو تِمن أمِس بٔچی کیٛاہ دٔلیٖل چھِ أمِس کیٛازِ ووت اَز ڈۄڈ رٮ۪تھ گَری ٹاپِک چھُ ساینَس ساینَسس چھُ ٹاپِک پرناوَن اِنٛگلِش چھُ پرناوَن تۄہہِ کُس سَمجاوٕ پَتہٕ ہُہ تُہنٛدِ موٗجوٗب ما ہٮ۪کو أسۍ پَتہٕ رِپیٖٹ بَیٚیہِ کٔرِتھ تیٚلہِ آ پرابلِم ٲس تیٚلہِ تہِ پَزِ ہا لیٖو پَزِ ہا ترٛاوُن تۅہہِ چھَو نہٕ لیٖو تہِ ترٛٲومٕژ لیٖو پَزِہے ترٛاوُن چاہے رٮ۪تَس ترٛٲوِوا تُہۍ لیٖو اَسہِ ٲس پے لیٖو ترٛٲو تۄہہِ آسوٕ کیٚنٛہہ مجبوٗری یِتھٕ پٲٹھۍ گَرِ بِہُن یہِ چھُنہٕ ٹھیٖک گژھان کیٚنٛہہ وۄنۍ تُہۍ سکوٗل کَرٕ پٮ۪ٹھ یِیِو کیٛاہ یِیِو اگر تۄہہِ بیٚیہِ چھُو کیٚنٛہہ پرابلِم تیٚلہِ ترٛٲیِو لیٖو تیٚلہِ تیٚلہِ پَزِ تیٚلہِ پَزِ تیٚلہِ پَزوٕ تۄہہِ یِہُس ؤری ڈرٛاپ کَرُن یہِ نہٕ کیٚنٛہہ تُہۍ اگر اکہِ گَرے بِہِو تۄہہِ ووتوٕ ڈۄڈ رٮ۪تھ گَرِ بیٚیہِ تہِ چھُو تُہۍ دَپان بیٛاکھ ڈۄڈٕ رٮ۪تھ ہیٚکِو تُہۍ بیٚیہِ تہِ گَرِ بِہِتھ تیٚلہِ ہیٚکِو نہٕ تُہۍ ییٚلہِ تُہۍ تِم گٔے ڈۄڈ تہٕ ڈۄڑ تِم گٔے ترٛےٚ رٮ۪تھ ژور رٮ۪تھ بِہِو تُہۍ گَرِی تۄہہِ ما ژورَن رٮ۪تَن ہُنٛد کُس پرنایہِ تِم ما تَتھ چھِ پٮ۪وان تَتھ چھِ پٮ۪وان تۄہہِ پرٛیوٹ رجسٹرٛیشَن کَرٕنۍ یِتھٕ کٲٹھۍ ما رِگ اَتھ چھِ پٮ۪وان رِگیوٗلَر تۄہہِ چھُو فارما وارما اَصٕل پٲٹھۍ بوٚرمُت تۄہہِ چھُو رِگیوٗلَر یُن وۅنۍ ہیٚکِو نہٕ تُہۍ رِگیوٗلَر دِتھ یِتھ کیٚنٛہہ ایٚگزام تہِ ما ہیٚکو أسۍ ایٚکزام فارم بٔرِتھ تُہۍ ما ہٮ۪کہو أسۍ اٮ۪کزام فارم تۄہہِ چھُو تۄہہِ چھُو تیٚلہِ بہ تۄہہِ چھُو تیٚلہِ بہتر گَژھوٕ تۄہہِ تیٚلہِ تُہۍ کٔرِو یِہُس ؤری ڈرٛاپٕے نَتہٕ یِیو تُہۍ سکوٗل نتہٕ ترٛٲوِو تُہۍ وۅنۍ اگر تُہۍ لیٖو ترٛٲوِو لیٖو تہِ گژھِ نہٕ وۄنۍ ٹھیٖک کیٚنٛہہ یہِ چھُنہٕ زٕ دۄہ ترٛےٚ دۄہ لیٖو تہِ تہِ گژھِ نہٕ لیٖو ٹھیٖک آ ٹھیٖک چھُ تیٚلہِ تیٚلہِ ہٮ۪کو نا أسۍ تُہٕنٛدٮ۪ن پیرَنٹَن کَرو نا تیٚلہِ أسۍ فون ییٚلہِ تُہۍ پانہٕ دِیو گارَنٹی بہٕ یِمہٕ ٹھیٖک چھُ ٹھیٖک چھُ اَچھا تُلِو بِہِو خۄدایَس حَوال